آ اگر شُرۍ آسن کیازِ کہ واریاہ چھِ شُرۍ یِم نہٕ چَلاونٕے چھِ وۄنۍ اگر اَسہِ یِمَن مطلب اَتھ کُنَتھ اِنٹرٛسٹ آسہِ بَڑاوُن اَسہِ چھِ یِمَن کانٛہہ لالٕچ حظ دِنۍ مطلب کانٛہہ گیم تہِ تژھ گیم گۄڈٕ چھِ وٕچھُن واریاہ گیم حظ چھِ یِم بَچَن واریاہ پَسنٛد چھِ یِوان پَنُن الگ الگ پَسنٛد چھِ آسان گیم یُس پَنٛنِس بَچَس آسہِ گیم پَسنٛد سُہ کٔر اِنَشٹال تہٕ سُہ گِنٛدِ کیازِ تٔمِس چھِ آلرٮ۪ڈی آسان تَتھ کُن توجہ تَتھ کُن اِنٹرٛسٹ سُہ ہیٚکہِ تَس تَتھ کُنَتھ حظ مُتٲثر گٔژھتھ تہٕ ہیٚکہِ آرام سان گِنٛدِتھ پَنُن ٹایم سِپٮ۪نٛڈ تَتھ پٮ۪ٹھ کٔرِتھ